بہٕ چھَس یَژھان یِم وازوانَس وازوانَس منٛز سِینۍ چھِ آسان تِم چھس بہٕ یژھان ہٮ۪چھِنۍ یِتھ کَنۍ گۄشتاب چھُ آسان کَباب چھُ آسان یا تَبکھ ناٹہِ چھُ آسان تِم چھَس بہٕ یَژھان ہیٚچھنۍ کیازِ کہِ تِم چھِ واریاہ مُشکِل تِمن چھِ واریاہ محنت لگان تِم چھَس بہٕ یَژھان یٮ۪چھِنۍ